پانٛژھ ڈیٹ یِم مےٚ زنٛدگی منٛز یاد چھ گۄڈنیُک زٕ ژور زٕ ساس زٕ ژور زٕ ساس ژور ییٚمہِ دۄہ مےٚ ییٚمہِ دۄہ بہٕ زامٕژ چھس دوٚیِم ژور شےٚ زٕ ساس وُہ ییٚمہِ دۄہ بہٕ ٹٮ۪نتھ چھ کوٚرمُت پاس ترٛییِٚم چھ اَکہٕ ترٕہ ژور زٕ ساس زٕتووُہ ییٚمہِ دۄہ مےٚ ٹُوٮ۪لتھ پاس کوٚر ترٛییِٚم پانٛژھ اگست زٕ ساس کُنوُہ یہِ چھُ مےٚ أمہِ دۄہ فُٹ سانہِ کٔشیٖرِ منٛز آٹِکل یہِ چھُ مےٚ أمہِ موجوٗب یاد اَ مہِ دۄہ أس مطلب نٮ۪ٹؤرٕک پرابلم گٔے بیٚیہِ اوس سانہِ کٔشیٖرِ منٛز ہرتال یُس نہٕ اَسہِ پیٚیہِ یاد بیٚیہِ زٕ ساس ژور ترٛے زٕ ساس شُراہ اَمہِ دۄہ أسٕس بہٕ مطلب گٔیَس بہٕ اکہِ دۄہ کُنے أکِس جایہِ تَتہِ وٕچھ مےٚ اتھ پیٖر بابا تٔمۍ کوٚر مےٚ مطلب دُعا سُہ چُھ مےٚ ہمیشہٕ یاد